السلام علیکُم تُہۍ چھِو حظ چنٛک سِٹی پٮ۪ٹھ مےٚ اوس اَتہِ رٲتھ پیٖزا آڈر کورمُت پیٖزا ووت ٹایمَس پٮ۪ٹھ مَگر پیٖزا اوس خراب تَتھ اوس پھکھ پھیوٗرمُت پَنٕنہِ اَصلی شکلہ منٛز اوس نہٕ موٗجوٗد کیٚنٛہہ پٮ۪ٹھٕ چھُ آز گرُم تہِ زیادٕے پَہم تہٕ تَوے موٗجوٗب ٲسۍ تَمِچ حالات گٔمٕژ زیادے پَہمتھ خراب پرٮ۪تھ ساتہٕ ٲسۍ تٔہنٛدی ریسٹورنٛٹ پٮ۪ٹھ کھٮ۪ن چٮ۪ن آڈر کران مَگر أزیُک پیٖزا وٕچھِتھ چھُ مےٚ چھُ نہٕ باسان دُبارٕ ہٮ۪کو أسۍ تُہنٛدِ اَمہِ ریسٹورنٛٹ پٮ۪ٹھٕ کھٮ۪ن چھٮ۪ن بیٚیہِ آڈر کٔرِتھ اَمِچ کنٛڈِشن ٲس واریاہ زیادٕ خراب